وعلیکُم اَسلام اَسَلامُ علیکُم اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَہَن حظ آ اَسہِ یہِ اَسہِ حظ اوس یہِ کیٛاہ

ٹھیٖک اَسہِ حظ اوس مَگر أسۍ دمو ریٚنٛٹ یہِ ایٚڈوانٕس مَگر اَسہِ ٲس تھوڑا رِکویٚسٹ ہِش کہِ اَکھ چھُ فِی یہِ رینٛٹ چھِ تۅہہِ تھوڑا زیادٕ پَہم تھوٚمُت یہِ اوس تھوڑا کَم پَہم کَرٕنۍ تہٕ بیٚیہِ حظ چھِ اَسہِ رِکویٚسٹ کہِ أسۍ گٔژھۍ ہیٚکٕنۍ نیٚصب ایٚپلاینسِس یوٗز کٔرِتھ یِم اَسہِ یِم ہیٖٹر چھِ یا بُلووَر چھِ یا اَز فیٚن وغیٚرہ چھِ أسۍ گٔژھۍ یِم ہیٚکٕنۍ یوٗز کٔرِتھ تِکیٛازِ اَسہِ چھُنہٕ تۅہہِ چھُو تھوٚومُت اَسہِ ریٚنٛٹ تہِ زیادٕ بیٚیہِ چھِنہٕ أسۍ یوٗز کَران کِہیٖنٛۍ تہِ

اَسہِ ٲس سا ویسے تہِ دیُتمُت ریٚنٛٹ ٹایمَس پیٚٹھٕے مَگر اَسہِ ٲس تھوڑا ایٚکزامٕز چَلان أسۍ ٲسۍ تِمَن سٍتۍ آوُر تہٕ اَمہِ موٗجوٗب ہیٚوکھ نہٕ اَسہِ ریٚنٛٹ ٹایمَس پیٚٹھ کِہیٖنٛۍ دِتھ تہٕ ٹایم وۅنۍ دِمو أسۍ رینٛٹ برٛونٛٹھ کُن ٹایمَس پیٚٹھٕے مَگر وُنہِ لگن زٕ ژور دۅہ تَمہِ پَتہٕ دِمو أسۍ تۅہہِ ایٛڈوانٕس تہِ دِمو أسۍ تۅہہِ ریٚنٛٹ تہٕ مگر یہِ اَسہِ چھِ مَگر یِمے أسۍ گٔژھۍ سِلیٚکٹِڈ ایٚپلاینٛسِس یوٗز کَرٕنۍ مَگر تِم گٔژھۍ نہٕ أسۍ کَرٕنۍ سُہ گَژھِ رینٛٹس منٛزٕے کَنسِڈر یُن کَرنہٕ چَلو ٹھیٖک چلو حظ کیٚنٛہہ چھُنہٕ پرواے شُکریہ چَلو حظ ٹھیٖک اَسلامُ عَلیکُم